اَلسَلامُ علیکُم وَعلیکُم السَلام اۭں اہن حظ آ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک

ؤنِو حظ اۭں کَر حظ اۭں اچھا ٹھیٖک دہ کیاہ اچھا ٹھیٖک ٹھیٖک اچھا کیاہ پرٛابلِم ٲسوٕ تۄہہِ اَتھ ٲں سِم ہُنٛد فالٹہٕ چھُنہٕ اسہِ کِہیٖنۍ کیازِ أسۍ چھِ آسان تۄہہِ فوٗن دیُن سِم چھِ سُہ چھُ آسان نیٚٹؤرکہِ ہُنٛد پرٛابلِم اچھا بیٚیہِ کیاہ پرٛابلِم چھَس آمٕژ اچھا اچھا اَدٕ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ یزیٚو صُبحس یور شاپس پٮ۪ٹھ تہٕ أسۍ نظر صُبحٲے حظ یزیٚو کاہہ بجے وُچھُو نَہ حظ تَتی مطلب أسۍ تہِ وچھُو یہِ چھا ہینٛگ گَژھان أسۍ تہِ دِمہوس نظر ٹھیٖک حظ رسیٖٹ أنزیٚو سۭتۍ پتہٕ دمہوس ییٚتی پانے نظر اگر نہٕ اوسُس کیٚنٛہہ کیٚنٛہہ چھُنہٕ پَرواے اگر اَتھ کیٚنٛہہ فالٹہٕ آسہِ أسۍ رٹہون واپس کیٚنٛہہ نَہ حظ چھُنہٕ کیٚنٛہہ چھُنہٕ پَرواے اگر کیٚنٛہہ آسیٚس تہٕ أسۍ کَرو تۄہہِ رِٹٲرٕنۍ آ کیٚنٛہہ نَہ حظ چھُنہٕ یِیو حظ ٹھیٖک اَلسَلام علیکُم